ہیٚلو اسلام علیکُم وَن حظ ٹھیٖک حظ آ آ أسۍ چھِ بانٛڈی پورہ پٮ۪ٹھٕ حظ اَہَن حظ اَچھا اَہَن حظ

اَچھا

اَوا ایٚویلیبُل حظ چھُ اَوا اَوا ژور حظ گٔژھ تۄہہِ چھُوا ژورَے ضروٗرت آوا ہٮ۪کو حظ کٔرِتھ دَہ تانٮ۪تھ آ آ آ أکِس دۄہَس

ییٚتہِ چھُ گژھُن ییٚتہِ مےٚ ووٚنمو کَم تۄہہِ آ نہَ نہَ نہَ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ

کیٚنٛہہ نہَ حظ چھُنہٕ کیٚنٛہہ چھُنہٕ آ آ آ آ چلو کیٚنٛہہ چھُنہٕ اَدٕ کیٛاہ اَدٕ کیٛاہ بِہِو ٹھیٖک کیٚنٛہہ چھُنہٕ